ہیٚلو ہاں تُہۍ چھِو حظ ٹھیٖک بَس شُکُر خۄدایَس کُن تُہۍ بوزنٲوِو تُہۍ چھِو حظ پانہٕ ٹھیٖک تۄہہِ چھَو حظ پےَ تُہۍ چھِو واریاہ اَصٕل آمٕتۍ ییٚتہِ کٔشیٖرِ ہٕنٛدۍ مُلکَس مَنٛز ییٚتہِ چھِ یہِ چھِ واریاہ اَصٕل جاے تُہۍ ہیٚکِو کٔرِتھ کٲم بہٕ ہاوہَو تۄہہِ ییٚتہِ کٔم ہوٹَل چھِ ییٚتہِ کٔم جایہِ چھِ آ تُہۍ کٔژَن جایَن ہیٚکِو گٔژھِتھ ییٚتہِ ییٚتہِ چھِ واریاہ اَصٕل آ خوٗبصوٗرتی تُہۍ وُچھِو اَگَر یِیِو تُہۍ تہٕ بہٕ ہاوہَو تۄہہِ ییٚتہِ کَتھ ہِوِس ہوٹلَس مَنٛز ہیٚکِو تُہۍ یَتھ تۄہہِ کمٕے پیَوٕ پونٛسہِ دیُن تُہۍ کَتھ جایہِ ہیٚکِو مَطلَب ہوٹلَس مَنٛز پَتہٕ راتَس روٗزِتھ یا کھیٚن چیٚن چھُ بیٚیہِ چھِ باقٕے چیٖز باقٕے یِم پہلگام چھِ آ تُہۍ چھِوا گٲمٕتۍ امہِ برٛونٛہہ زانٛہہ اور اَہَن حظ

تۄہہِ وَنہٕ بہٕ فِکِر ٹیٚنٛشَن مہٕ ہیٚیِو تُہۍ کِہِیٖنٛۍ نہٕ بہٕ ہاوہَو تُہۍ کیٛاہ کَپٲرۍ چھُ گَژھُن کیٛاہ وَتھ چھِ کوٚت چھُ گَژھُن تُہۍ مہٕ بٔرِو کِہٕنٛۍ ٹیٚنٛشَن تۄہہِ ہاوو بہٕ اَصٕل پٲٹھۍ وَتھ تہٕ سورُے کیٚنٛہہ کوٚت چھُ گَژھُن کوٚت پَتہٕ کِتھٕ کٔنۍ کَپٲرۍ واپَس یُن یِتہِ چھُ گَژھان یِم ٹوٗرسٹہٕ چھُ گَژھان تٔمِس ما چھِ پَتاہ آسان وَتھ اِنشاء اللہ ہاوہَو بہٕ تۄہہِ اَصٕل پٲٹھۍ تُہۍ کٔرِو مےٚ پیٚٹھ بَروس بہٕ ہاوہَو تۄہہِ وارٕ کار اِنشاء اللہ أسۍ چھِ شَہَر وُنکیٚن أسۍ بہٕ وُچھمو تُہۍ کَر تُہۍ کَر کر چھِو مَطلَب یور گَژھُن کَر

چلو پَگاہ صُبحَس تام ہیٚکو کٔرِتھ اِنشاء اللہ بہٕ ہیٚکہِ یِتھ تور تہٕ تۅہہِ ہاوٕ تُہۍ بٔرۍزیٚو نہٕ ٹیٚنٛشَن وینٛشَن کِہیٖنٛۍ نہٕ

ییٚتہِ چھُ سورُے کیٚنٛہہ فیمَس تُہۍ ییٖتو گُلمرگ ییٚتہِ چھِ خۅدا صٲبَن دُن دُنۍیِہُک یہِ بَنوومُت آ سَبزار چھُ واریاہ کیٚنٛہہ خوٗبصوٗرتی چھِ ییٚتہِ آ کَشمیٖرَس مَنٛز تُہۍ یِیِو تَتہِ کوتاہ پہلگام گُلمرگ تُہۍ یِیِو تہٕ پَتہٕ وُچھِو تُہۍ کِژھ چلو اِنشاء اللہ ٹھیٖک چھُ اَدٕ کیٛاہ بِہِو خوٚدایَس حَوال